وعلیکُم السلام السلام علیکُم اَہن حظ ؤنِو حظ کَم حظ چھُو کَتھ کَران اَہن حظ بَلکُل أسۍ حظ چھِ اِنَسپایَر وٲلڈٕ اٮ۪ن جی او پٮ۪ٹھ حظ جاسِرا کَتھ کَران تُہۍ کَم حظ چھُو اَہن حظ بِلکُل ؤنِو حظ کیٛاہ اوسوُ تۄہہِ وَنُن حظ

چلو یہِ حظ چھِ واریاہ اَصٕل کَتھ سٮ۪ٹھاہ خۄش گٔیَس یہِ بوٗزِتھ حظ کیٛازکہِ آز کَل چھِ وٕچھنہٕ یِوان کہِ سٲنۍ نَوجَوان چھِ اَتھ غلط کارَس منٛز حظ مُلَوِث گٔمٕتۍ تۄہہِ چھُو واریاہ اَصٕل حظ قَدَم تُلمُت تُہۍ چھُو یہِ ڈرٛایِو حظ چَلاون ڈرٛگ اٮ۪ڈِکشَنَس خِلاف تہٕ تُہۍ ؤنِو مےٚ میٛٲنۍ اگر تۄہہِ پٔرمِشَن چھُ ضوٚرَتھ تہٕ بِلکُل بہٕ حظ چھِسو تۄہہِ پٔرسَنٛٹ ہَتھ پٔرسَنٛٹ چھِسو بہٕ تۄہہِ سَپوٹ حظ کَران ساتھ حظ دِوان تُہۍ ؤنِو تُہۍ کَر چھُوحظ یہِ ڈرٛایِو چَلاوان تۄہہِ کَر چھُو یہِ ڈرٛایِو چَلاوٕنۍ حظ

اَہن حظ بِلکُل تۄہہِ چھُو واریاہ اَصٕل حظ یہِ قَدَم تُلمُت تہٕ تُہۍ اَگر وٮ۪ژھان چھُو یَتھٕے رٮ۪تَس منٛز یہِ ڈرٛایِو حظ چَلاوٕنۍ تہٕ تَمۍ چھِسو بہٕ تۄہہِ وَنان میون چھُو تۄہہِ ہَتھ پٔرسَنٛٹ حظ سَپوٹ بہٕ چھِسو ساتھ حظ دِوان تہٕ تُہۍ اَگر بہٕ تہِ کَرمو تۄہہِ اٮ۪ڈرٮ۪س حظ سوزنو بہٕ تۄہہِ پَنُن تہٕ تُہۍ یِیِو یَتھ اٮ۪ڈرٮ۪سَس پٮ۪ٹھ تہٕ تَمۍ خٲطرٕ گژھِ آسٕنۍ تۄہہِ اٮ۪پلِکیشَن اَکھ سۭتۍ حظ یَتھ پٮ۪ٹھ ڈی سی صٲبُن دَسخَت گژھِ آسُن کٔرِتھ تہٕ دوٚیِم چھُو تۄہہِ والٮ۪نٹِیرَن حظ اَکھ اَیڈٮ۪نٹِٹی کاڈ حظ دِوان تہٕ سُہ اَکھ اَیڈٮ۪نٹِٹی کاڈ گژھِ تۄہہِ سۭتۍ حظ آسُن بیٚیہِ گژھِ ڈی سی صٲبٕنۍ اٮ۪پلَکیشَن ساتھ سۭتۍ آسٕنۍ تَتھ گژھِ ڈی سی صٲبُن دَسخَت حظ آسُن کٔرِتھ تہٕ میٛٲنۍ پٔرمِشَن تہِ چھو تۄہہِ ہَتھ پٔرسَنٛٹ حظ تہٕ سون رول تہِ روزِ واریاہ اَتھ منٛز حظ پازِٹِو سون رول روزِ واریاہ زیادٕ اَصٕل حظ اَتھ منٛز تۄہہِ چھُو واریاہ اَصٕل حظ یہِ قدَم تُلمُت یہِ تۄہہِ مےٚ کاغذات ؤنۍمو سۭتۍ اَنٛنہٕ خٲطرٕ تِم کاغذات أنِو تُہۍ سۭتۍ حظ تہٕ بہٕ کَرمو تۄہہِ پَنُن سُہ اٮ۪ڈرٮ۪س حظ کَرمو بہٕ تۄہہِ پَنٕنۍ لوکیشَن پَنُن پَتہ کَرمو بہٕ تۄہہِ سٮ۪نٛڈ حظ وَٹسیپ کِنٮ۪تھ تہٕ تُہۍ وٲتۍزیو اگر تۄہہِ پٕنٛژہٲیمہِ پٮ۪ٹھ چھُو یَژھان چَلاوٕنۍ تہٕ تُہۍ ییٖزیو وُہِمہِ تانٮ۪تھ ییٖزیو تُہۍ سٲنِس ہٮ۪ڈ آفِسَس پٮ۪ٹھ تہٕ نیٖزیو تُہۍ سٲنۍ پٔرمِشَن حظ چلو ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ